گۄڈٕنیُک ڈیٹ پٕنٛژٕہ پانٛژھ زٕ ساس زٕ ییٚمہِ دۄہ بہٕ زامٕژ چھَس ٲں دٔہ سیٚپٹیٚمبَر ٲں ییٚمہِ دۄہ ٹیٖچٲرٕس ڈے چھُ آسان ٲں بیٚیہِ چھُ مےٚ یاد مُحرم کَر اوٗس دَہ عٲشوٗرہ کَر اوٗس کُنتٕرٕہ جُلاے اوٗس دَہ عاشوٗرہ ٲں بیٚیہِ چھُ میٲنۍ فرٛیٚنٛڈ اَکھ حنا تٔمِس چھُ ٲں بٔرتھ ڈے آسان زٕتووُہ سیٚپٹیٚمبر بیاکھ فرٛیٚنٛڈ تہِ چھِ سۄ ٲس مےٚ ہوسٹل میٹ وُنہِ تہِ چھِ ہوسٹل میٹ تٔمِس چھُ ناو شیٖبہ تٔمِس چھُ دَہ اکٹوٗبر آسان بٔرتھ ڈے